ہیٚلو سَلام علیکُم وعلیکُم سَلام اَہَن حظ اَصٕل پٲٹھی تُہۍ چھِو حظ ٹھیٖک آ آ اَہَن حظ آ اَدٕ سا أسۍ حظ پَتہٕ ٲسِوٕ پٔر ڈیٚے ترٛاوان